ہیٚلو ہیٚلو ہیٚلو ہیٚلو ہیٚلو ہیٚلو اسلام علیکُم آ جی سُہیلا انکلن چھَ یہ ڈاکٹر صٲب اسی حظ اوس تُہُنٛد ایٚپۄینٹمنٹ ضرورت آ مےٚ حظ اوس زٕ ژور دۄہ ہیٚتھ تھوڑا بہت یتھ ہیٚٹِس اِنفیٚکشن اور زُکام اور ایز یوجوَل فیٖوَر تہِ اوسُم البتہ بہٕ گٔیے یس واریاہَن ڈاکٹرن نش تہٕ پتہٕ لوٚب مےٚ أکِس فرندٕ نشے تُہُنٛد ایٚڈریٚس اور تمن ہیٚوت مےٚ فون نمبر تہٕ تمو ووٚن یِتھ کٔنیٚن ونۍ کر چھُ مےٚ یُن مےٚ چھ تُہُنٛد ایٚپۄیِنٹمنٹ ضوٚروٗرت اہن حظ واریاہ کھیٚیو البتہ فرکھ چھ نہٕ گَژھان کینٛہہ آ تھوڑا بہت تُہۍ ؤنِو اگَرے بہٕ ہیٚکہِ یِتھ تُہۍ کر چھو وچھان تہٕ توٚتانۍ اگر مےٚ پرہیز آسہِ کینٛہہ تہٕ بہٕ کَرٕ اچھا کٔژِ بجہِ حظ اچھا ٹھیٖک حظ اسہ چھ حظ کینٛہہ فی وی ایٚٹسِٹرا بَرُن تُہٕنٛدِس کٲنٛسہِ اچھا ٹھیٖک حظ چھُ البتہ سَنڈے یِمہٕ بہٕ توٗرۍ توٚتانۍ کُنہ پرہیٚز

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ شُکریہ تُلِو حظ بِہِو رۄبَس حوال